یوتام بہٕ چھس زانان کٔشمیر کٮ۪ن پروڈکٹن متعلِق توٚتام چھِ یم واریاہ رِیَر أسۍ یا یُس زَن أسۍ کروا کتھ مطلب کھیٚنہٕ چیٖزن ہنٛدۍ خٲطرٕ یا کرو أسۍ یم فیشنیبٕل ایٹمن خٲطرٕ کتھ یم چھِ دنوے رِیَر یا أسۍ کرو فار ایٚکزامپٕل کرو أسۍ یِمن فیشنیبٕل ایٹمن خٲطرٕ یمو منٛز ہینڈی کرافٹہٕ چھِ یوان کرنہٕ یعنی کہِ آرِ کٲم وغیرہ چھِ یوان کرنہٕ یا وُڈٕنۍ چیٖز چھِ یوان بناونہٕ یم لٔکرِ ہنٛدۍ چیٖز چھِ یوان بناونہٕ تم کۭتیاہ چھِ شو دِوان انسان چھُ تمو وُچتھ خوش گژھان تہٕ یا چھِ یوان بناونہٕ میٚژِ ہنٛدۍ بانہٕ یم زن کر کرٛال چھِ بناوان تہٕ تمو منٛز چھِ أسۍ گملہٕ وملہٕ وغیرہ چھِ تم أسۍ بناوان تہٕ وۄنۍ کرو أسۍ کتھ پننِس مطلب کھیٚن چیٖزن مُتعلق یُس زن آسان چھُ کٔشمیرُک ایٚپٕل یہ ژونٹھ یُس زن واریاہ رِیَر چھُ یہِ چھِ یہِ پوٗرٕ یہِ چھُ پوٗرٕ دُنیاہس منٛز مشہوٗر آسان تہٕ بیٚیہِ یتھے کاٹھۍ واریاہ کٲم یہِ آرِ کٲم یہِ زن چھِ یہِ چھِ پوٗرٕ دُنیاہس منٛز ونکیٚنس چھُ أمۍ پنُن اہم رول ادا کوٚرمُت

یہِ چھِ ونکیٚن فیمس سٲرسٕے دُنیاہس منٛز لُکھ چھِ یوان کٔشمیر یہِ لُکھ چھِ یوان کٔشمیر یہِ وُچھنہِ خٲطرٕ تہٕ یہِ مٔلۍ ہیٚنہٕ خٲطرٕ تہٕ واریاہ امہِ سۭتۍ بڑے واریاہ آمدٔنی کشمی کشمیرس منٛز تہِ تہٕ یہِ چھُ واریاہ اکھ أہم کٲم کشمیر کٮ۪ن ہنٛدۍ خٲطرٕ کہِ تم کرن یہِ تہٕ تم چھِ اتھ پٮ۪ٹھ واریاہ مطلب اِنکم چھِ تمن گژھان واریاہ امہِ پٮ۪ٹھ حٲصل تہٕ تم ہیٚکان پنٕنۍ زنٛدگی گزٲرتھ اصٕل پاٹھۍ تہٕ